تُہۍ چھٕوا پَتا مےٚ اَنیو اِسلام باد سوٗٹھ نہ کاٹنُک سوٗٹھ اوٚنُم بیٚیہِ دِتۍ نَم ساسٕے رۄپیَس بِچارَن لَکچہٕ عیٖز پٮ۪ٹھٚ مےٚ ووت اَتھ تَن پٮ۪ٹھ لٲگِتھ بہٕ چھس یہِ چھلَان تہٕ لاگان یہِ مگر مٕشیٖن منٛز چھوٚلُم نہ کینٛہ مےٚ چھوٚل یہِ اَتھ سۭٮ۪نٕے تہٕ مطلب یہِ چھِ دۄہ کھۄتہٕ دۄہ نَوان نہٕ کھژٕس فیٖڈ نہ کینٛہہ تِم کے پی روڈَس پٮ۪ٹھ چھِ تِم روزَان نہٕ یہِ شاہی بیکری والیٚن اَپوزِٹَن یہِ چھُ تیوٗت اَصٕل سوٗٹ درٛاو مےٚ یہِ بہٕ چھَس دَپان بہٕ گژھٕ ؤنۍ بیٚیہِ توٗرۍ تہٕ اَنہٕ سُہ کوٗتاہ بِچار اَصٕل اصلِس ریٹَس تہِ تراو تٔمۍ بیٚیہِ چھُ خاص کَر کَپُر تہِ اَصٕل بیٚیہِ چھِ سٲری وَنان ژےٚ کوٗتاہ اَصٕل سوٗٹھ چھی ژےٚ کوٗتاہ شوٗبان چھُ یہِ بوٗزٕوا تہٕ اگر تُہۍ تہِ گٔژھِو تہٕ أنِو تَتہِ بہتر روزِوٕ تی کیٛازِکہِ اورٕ یوو گژھنہٕ نِش بہترچھِ تِمَن چھِ آسان واریاہ اَصٕل کَپُرن گٔژھِو تُہۍ تہِ تہٕ أنِوَن آں اَدٕ کیٛاہ واریاہ اَصٕل سوٗٹھَن گژھ لَگَس ژٕتہِ تہِ اَن تٔتیٖیَن اگر گَژھُن چھُ یہِ شاپِنٛگ واپِنٛگ کَرنہِ تٔتی اَن ٹھیٖک روزی تی اَن